تُہۍ ؤنِو حظ یہِ اَسہِ حظ اوس مینوٗ وٕچھُن ییٚتیُک أسۍ کھٮ۪مہٕ ہا چٮ۪مہا کیٚنٛہہ ییٚتہِ نہ چھُنہٕ تۄہہِ مِنوٗ وِنہٕ کِہیٖنۍ تھوٚمُت ٹھیٖک حظ چھُ تُہۍ ؤنۍ تَو یہِ ہُہ تُہۍ ؤنِو حظ فاسٹ فُڈو منٛز کیٛاہ کیٛاہ چھُو تۄہہِ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک حظ چھُ یہِ پیٖزا ویٖزا کیٚنٛہہ بٔرگر ؤرگر چھا حظ ٹھیٖک وٲلۍ بٔرگرَس کیٛاہ چھُ ریٹ مطلب اگر یہِ وٮ۪ج بٔرگر وٮ۪ج بٔرگرَس کیٛاہ حظ چھُ ریٹ وٮ۪ج بٔرگٕر چھُ یہِ اَکھ پیٖس چھُ ہَنڈرنٛڈ رُپیٖز ٹھیٖک حظ چھُ یہِ پیٖزا اچھا ٹھیٖک ٹھیٖک حظ چھُ اَسہِ حظ چھِ ایکچُلی اَسہِ چھِ یِم گیسٹ زٕ ژور تہِ سۭتۍ تہٕ یِم حظ چھِ یہِ یِمن خٲطرٕ أنِو تُہۍ پیٖزا تہٕ مےٚ خٲطرٕ چھُو تۄہہِ بٔرگَر اَکھ تہٕ یِم چھِ ژور گیسٹ تہِ یِمَن خٲطرٕ چھِ یہِ ژور پیٖزا ٹھیٖک

آ بٔرگٕر اَکھ تُہۍ کٔرِو حظ یہِ پیک تہٕ تُہۍ ؤنِو حظ یہِ کیش چھُو حظ یہِ کَران تُہۍ آنلاین چھا پیمٮ۪نٛٹ کَرُن کِنہٕ یہِ باے ہینٛڈ چھُو تُہۍ کیش رَٹان پیمٮ۪نٛٹ حظ أسۍ ہٮ۪کو آنلاین تہِ گوٗگٕل پے تہِ کَرو یا أسۍ کَرو یہِ ٹھیٖک حظ چھُ کیوٗ آر ویوٗ آر دِیِو تُہۍ تیٚلہِ تیٚلہِ کَرو أسۍ گۄڈنٮ۪تھ پیمٮ۪نٛٹ تہٕ پَتہٕ دِیِو تُہۍ اَسہِ یِم ٹھیٖک چھا تہٕ پیٖزا تہٕ بٔرگَر یہِ تھٲیزیٚو تُہۍ یاد چلو ٹھیٖک حظ چھُ أکیاہ حظ کرو أسۍ پیمٮ۪نٛٹ تُہۍ ؤنِو یہِ کیوٗ آر ویوٗ آر تُہۍ تہٕ أسۍ کَرو اَسہِ پیمٮ۪نٛٹ ٹھیٖک چھےٚ حظ آ چلو ٹھیٖک حظ چھُ نہ حظ بَس بَس یِمَے پیٖزا تہٕ بٔرگَرٕے یوت اَدٕ حظ چلو چلو ٹھیٖک چھُ شُکریہ